السلامُ علیکُم ٹھیٖک چھُو آ آ صحیح بہٕ چھُس اَمان ہوٹل پٮ۪ٹھ اَہَن حظ اَہن حظ گُلمَرگ ہوٹلہِ پٮ۪ٹھَے چھَس بہٕ وَنان اَدٕ کیٚنٛہہ اَدٕ کیٚنٛہہ چھُنہٕ یِیِو تُہۍ تہٕ تُہۍ کٔرِو سٲنِس ہوٹلَس منٛز سٹے بہٕ بہٕ حظ کَرو تۄہہِ فوٹوٕے سیٚنٛڈ اگر تۄہہِ شخ چھُو باسان بہٕ کَرو تۄہہِ فوٹوٕے سٮ۪نٛڈ اگر پَتہٕ کیٚنٛہہ کَمپٕلین آسہِ تہٕ تُہۍ ؤنزیٚو تیٚلہِ مےٚ میٛانہِ حِساب أسۍ کَمرٕ چھُو اَصٕل اگر تُہۍ یِیِو تہٕ کٔرِو سِٹے سُہ چھُ تہندِ خٲطرٕ بہتر اَہَن حظ اَصٕل پٲٹھۍ اَصٕل فیسَلٹیٖز چھِ بَس اکھ زٕ کلوٗ میٖٹر اَہَن حظ آ آ روزنہٕ خٲطرٕ چھِ اَصٕل جایہِ تہٕ وۄنۍ پے یُک پے یُک کٔرِو تُہۍ پے میسیڈ کیٛاہ دِیو تُہۍ أسۍ أسۍ چھِ ہیٚوان راتَس ترٛےٚ ساس رۄپیہِ روٗمَس ترٛےٚ ترٛےٚ ساسَس حظ گٔے نہٕ آز کِہیٖنۍ اَدٕ حظ وۅنۍ ییٚلہِ تُہۍ وَنان چھُو تۄہہِ ہیٚمہو یہِ پنژٕہَے شیٚتھ بیٚیہِ چھا حظ کیٚنٛہہ تیٚلہِ چھُنہٕ حظ مےٚ پانَس کِہیٖنٛۍ زینُن اَدٕ حظ دۄن ساسَن تانۍ حظ گژھِو تۄہہِ تہٕ اگر حظ یِیِو تُہۍ تُہۍ کٔژ نَفَر ٲسِو اچھا ٹھیٖک ٹھیٖک حظ تُہۍ حظ کَرو تیٚلہِ کَنسیشَن پَتہٕ اگر حظ تُہۍ یِیِو اَہَن حظ سورُے کیٚنٛہہ فیسَلٹیٖز چھِ ہر کانٛہہ اَتہِ اَتھ چھِ ہر کانٛہہ فیکلٹی اگر تُہۍ یِیو تُہۍ وٕچھِو پَتہٕ ٹھیٖک حظ چھُ بہٕ حظ کَرو تۄہہِ فوٹو سٮ۪نٛڈ اَچھا تُہۍ ؤنِو تُہۍ مےٚ یہِ تۄہہِ کَر چھُو یہِ غرض نیرنُک تُہۍ کَر یِیِو ٹھیٖک چھُ ٹھیٖک چھِ أسۍ کَرو تۄہہِ فوٹو سٮ۪نٛڈ تہٕ پَتہٕ وُچھو تُہۍ کیُتھ کَمرٕ چھُ فیسَلٹی چھےٚ اگر تۄہہِ یِیو من تہٕ تیٚلہِ یِیو اگر نہٕ تہٕ سُہ چھُو تۄہہِ پانسٕے پتہٕ پاے اد اَدٕ